آ مےٚ چھُ واریا لَٹہِ باسان کہِ یۄس کُکِنٛگ ہابی چھِ یۄس ڈیلی ڈیلی ییٚلہِ رَنان چھِ تہٕ پَتہٕ ییٚلہِ ایٚکٕسپیٖریَنٕس چھِ بَڑان کُکِنٛگ مَنٛز بییٚہِ ییٚلہِ اِنٹرسٹ چھُ بَڑان ڈِش بَناونَس مَنٛز دۄہ کھۄتہٕ دۄہ پَتہٕ چھُ اِنسان سونٛچان کہِ یہِ نِمہٕ ہا بہٕ اکھ ایز اےٚ پروفیشَن یعنٕے کہِ أسۍ تراوہو بٔڑۍ سٹال یا بوٚڈ ریٚسٹورنٹ کھُلاوہو اکھ پروفیشَن بَنہِ ہا یہِ ییٚمہِ سۭتۍ باقیَن تہِ مِلہِ ہا روزگار ییٚلہِ مَگَر اِنٹرسٹ چھِ بَڑان کُکِنٛگ مَنٛز ییٚلہِ اکھ یہِ ہابی چھِ بَنان پَتہٕ چھِ دوہ کھۄتہٕ دوہ پَتہٕ یہِ پروفیشَنٕے باسان کہِ نہَ اَسہِ پَزِ ایز اےٚ پروفیشَن نیُن تہٕ فیملیٖز فٔسٹہٕ رِایٚکشَن چھُ آسان تھوڑا بہت ڈِفِکَلٹَے کہِ تِم چھِ نہٕ یَژھان کورِ ہُنٛد ریٚسٹورنٹ کھُلاوُن چھُ گَژھان ٹھیٖٖک یا مَگَر آز چھُ ایڈوانسٕڈ زَمانہٕ آز چھُ ماڈٲرٕن زَمان آز چھِ سٲری پیرَنٹ گَژھان خۄش تِم چھِ نہٕ یَژھان کانٛہہ بَچہِ گوٚژھ بیٚکار روزُن تِم چھِ بَرپوٗر مَدَد سَپوٹ کَران ہَر کٲنٛسہِ برونٛٹھ برونٛٹھ اوس یہ سٹِگما نہَ کوٗر ہیٚکہِ نہٕ کِہیٖنۍ کٔرِتھ اَگَر آز آز چھِ وازوان آز چھِ کورِ وازوان تہِ بَناوان تِم چھِ ایز اےٚ پروفیشَن سُہ نِوان مَطلَب تِمَن واریاہ کٔشیٖر مَنٛزچھِ تِیٖتیاہ تِم تہِ کورِ یِم یِمو کُکِنٛگ ایز اےٚ پروفیشَن نیوٗ تِم چھِ وازوان بَناوان وازوان والان نَکھٕ پٔژھ والان مہمان والان نَکھٕ تہٕ مےٚ تہِ چھُ باسان کہِ کُکِنٛگ ہیٚکو أسۍ اکھ پروفیشَن تہِ نِتھ تہٕ فیملی ہُنٛد سَپوٹ اَسہِ واریاہ اَصل کیازِ فیملی چھِ ہَر کٲنٛسہِ آزکَل سَپوٹ کَران میٲنۍ فیملی تہِ چھِ تِمَن ہٕنز رِایٚکشَن آسہٕ ٹھیٖک تِمَن ہٕنز رِایٚکشَن چھِ ییٚلہِ مےٚ تہِ ووٚن اکہِ دۄہ ییٚمِس پاپاجِیَس کہِ بہٕ کھُلاو یِتھ کنۍ بہٕ بَناو یِتھ کنۍ کیک یا کُچھ ایسا ویسا تو اُسکا رِایٚکشَن بہت تٔمِس رِایٚکشَن تہِ گٔے واریاہ اَصل گوٚو خۄش دوٚپُن اَگَر تُہۍ یہِ کٔرِو یہِ کار اَتھ مَنٛز تہِ چھُ نہٕ کٕہٕنۍ حَرجہِ